وعلیکُم السلام آ بہٕ چھَس ڈاکٹر رُبینا آ آ ٹھیٖک چھُو حظ اچھا اچھا وۄنۍ چھو نہٕ حظ فرق ٹھیٖک ٹھیٖک مہ تۄہہِ کیٛاہ چھُو باسان وٕنکیٚنَس اچھا صُبحٲے پٮ۪ٹھ کٔژ گٔیوٕ اچھا اچھا ٹھیٖک ٹھیٖک کیٚنٛہہ چھُنہٕ پَرواے یہِ چھُ گژھان تُہۍ کٔرِو کٲم تۄہہِ دیُتمو نہٕ مےٚ راتھ گُلکوز گلکوز چے چیٚیِو تُہۍ ترٛیش چیٚیِو تُہۍ آ بیٚیہِ دِیُمو مےٚ تۄہہِ او آر ایٚس اگر تُہۍ سُے او آر ایٚسٕے زیادٕ پَہنَس چیٚیِو تہٕ تمہِ سۭتۍ گژھوٕ تۄہہِ فرق بیٚیہِ وُچھِو تُہۍ کٔرِو کٲم تُہۍ وٕچھِو زامُت دۄد تَتھ بَنٲیِو لٔسۍ مگر آب بَنٲیِو سُہ چِیٚیِو تُہۍ ٹھیٖک ٹھیٖک کِہیٖنٛۍ نہٕ حظ چھُنہٕ پَرواے مہ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے یہِ حظ چھِ گژھان تہٕ مطلب تُہۍ کٔرِو کٲم تُہۍ یہِ چھِو تۄہہِ پانَس تامٕے یہِ علاج کَرُن تُہۍ چھِو وَنان دَواہَس سۭتۍ گٔے نہٕ فرقٕے وۄنۍ تُہۍ اگر تُہۍ یِہٕے زامُت دۄد چیٚیو لٔسۍ بَنٲیِتھ آب چھُو تۄہہِ واریاہ آب چھُو تۄہہِ بَناوُن وۄنۍ اگر حظ نہ تُہۍ تُہۍ کٔرِو کٲم دۄہَس کٔرِو تُہۍ یہِ اَکھ کٔرِو تُہۍ کٲم اَکھ وُچھو تُہۍ زامُت دۄہ زامُت دۄد چیٚیِو تُہۍ لٔسۍ آب بنٲیتھ گوٚو اکھ دۄیِم کتھ تُہۍ چیٚیِو او آر ایٚس تَمہِ سۭتۍ تُہۍ تہِ وُچھِو فرق ما حظ گژھوٕ گوٚو نا اَز دوس وٕچھو تُہۍ شام تام یِہَے پرٛوسیٖجَر کہِ تۄہہِ باسوٕ فرق کِنہٕ نہ اگر تُہۍ گوٚو نا ٹھیٖک بیٚیہِ چھُنا مےٚ تۄہہِ راتھ دَوہ دیُتمُت نوموفیٖن چھُمو دیُتمُت سُہ کھیوٚوا تۄہہِ ٹھیٖک ٹھیٖک وُچھو نہ وۄنۍ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ یِیِو تیٚلہِ شامَن آز مگر دۄہَس وُچھُو تُہۍ یِہَے کہِ اگر تُہۍ یِمو بیمارٮ۪و سۭتۍ گٔیو فرق ہُہ ٹھیٖک اگر نہٕ تیٚلہِ کٔرزیٚو تُہۍ کٲم تُہۍ ییٖزیٚو تیٚلہِ کِلنِکَس پٮ۪ٹھ شامَن شامَن ییٖزیٚو تُہۍ شیٚیہِ بَجہِ ٹھیٖک ٹھیٖک نہ نہ تُہۍ یِیِو شامَن کِلنکس پٮ۪ٹھ مہ ہیٚیو تُہۍ ٹٮ۪نشَن اِنشاء اللہ گژھِ فرق پٮ۪ٹھ تہٕ بہٕ ہَمو تۄہہِ تَتہِ یہِ وُچھمو بہٕ تۄہہِ اَصٕل پٲٹھۍ تَتہِ تہٕ بیٚیہِ دِمو بہٕ دَوہ تہٕ تۄہہِ اِنشاء اللہ تَمہِ سۭتۍ گٔژھِو تۄہہِ فرق آ نہ نہ نہ تُہۍ یِیِو نا شامَن تُہۍ ییزیٚو بہٕ وٕچھ یہِ دَوہ وارٕ بہٕ کَرٕ تیٚلہِ دَوہ چینج بہٕ بَدلاو دَوا بہٕ دِمو تۄہہِ بَدَل دَوہ ییٚمہِ سۭتۍ آ آز تیٚلہِ ییزیٚو تُہۍ کِلنِکَس پٮ۪ٹھ تہٕ تٔتی وٕچھو بہٕ تۄہہِ اَصٕل پٲٹھۍ ہاں شیٚیہِ بَجہِ شیٚیہِ بَجہِ ونمو نہ مےٚ شیٚیہِ بَجہِ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ بیٚہِو حظ خۄدایَس حَوالہٕ